وَعلیکُم اَسَلام اَسَلامُ علیکُم ٹھیٖک پٲٹھۍ چھِو اَصٕل پٲٹھۍ اَہَن حظ آ ٹھیٖک کانٛگرِ چھِو حظ کانٛگرِ چھِو حظ تُہۍ کٕنان تُہۍ چھُو نہَ حظ تھاوان مےٚ چھِ پےَ تَوے مےٚ حظ ٲس کانٛگرِ ساس ضوٚرَتھ اَہَن حظ آ أسۍ حظ چھِو ڈیٖلر کۄپوارا پٮ۪ٹھ ٹھیٖک حظ گوٚو مگر حظ گَژھن صُبحس رٲژۍ تانۍ گَژھن مےٚ بنٕنۍ یِم کانٛگرِ بیٚیہِ ؤنِو حظ مےٚ ریٹ ریٹ ؤنِو حظ ریٹ کیٛاہ چھِ ووتمُت سردی ہُنٛد موسم وۅنۍ چھِ ضروٗری کانٛگرِ چھِ وۅنۍ ضروٗرت وَن حظ وۅنۍ ریٹ کٍتِس حظ چھِو دِوان تُہۍ کانٛگٕر

تھوڑا کَر حظ کَم اَدٕ کیٚاہ اَکھ ہَتھ سَتتھ وَلہٕ حظ ٹھیٖک حظ چھُ بہٕ کرہو تیٚلہِ صُبحس پیٚمٮ۪نٛٹہٕ تہٕ مےٚ گَژھن یِم کانٛگرِ واتنہِ تیٚلہِ ٹھیٖک حظ چھُ اَسَلامُ علیکُم اَدٕ حظ ٹھیٖک حظ چھُ شُکرِیہ وَعلیکُم سَلام